اَز کرو أسۍ کَتھ ایٚجوٗکیٹِڈ پیٖپُل تہٕ اَن ایٚجوٗکیٹِڈ پیٖپُل بیٚیہِ کَرو أسۍ کَتھ ایٚجوٗکیشَن کیٛاز چھِ ضروٗرت ایٚجوٗکیٹِڈ پیٖپُل گٔے تِم لوٗکھ یِم ایٚجوٗکیشَن کَرن حٲصِل مٲنِو یِمو پوٚرمُت لیٚوٗکھمُت آسٮ۪کھ تہٕ اَن ایٚجوٗکیٹِڈ پیٖپُل گٔے تِم لوٗکھ یِمو نہٕ ایٚجوٗکیشَن حٲصِل کوٚرُکھ کَران یِمو نہٕ ایٚجوٗکیشَن حٲصِل کٔرِتھ چھِ کیٚنٛہہ مانے یِمَن أسۍ کٲشِر پٲٹھۍ وَنان اَنپَڑھ تہٕ ایٚجوٗکیشَن کیٛازِ چھِ ضروٗرت ایٚجوٗکیشَن تَوَے ضروٗرت لوٗکھ چھِ تَوَے ایٚجوٗکیشَن حٲصِل کَران زِ یِم کَرَن کُنہِ چیٖز منٛز فَرَق یِم کَرَن خراب یا اَصٕلَس منٛز فَرَق یُس یہِ وۅنۍ یُس یہِ اَنپَڑھ چھِ آسان یہِ چھِ نہٕ ہٮ۪کان کُنہِ چیٖزس منٛز فرق کٔرِتھ کیٚنٛہہ یہِ چھُ کَران فرق مگر تِتھٕ پٲٹھۍ نہٕ کیٚنٛہہ یِتھٕ پٲٹھۍ اَکھ پٔرۍوُن چھُ کَران فَرق یُس یہِ پٔرۍوُن چھُ آسان أمِس چھِ آسان أمِس چھِ آسان ماحولَس منٛز عزت تہِ أمِس خٲطرٕ چھِ آسان کانٛہہ ایٚمپلایمٮ۪نٛٹہٕ تہِ سہل ژھانٛڈٕنۍ تہٕ أمِس چھِ آسان پنٕنِس اَتھ سوسایٹی منٛز ریٚسپٮ۪کٹ آسان ریٚسپٮ۪کٹہٕ وۅنۍ یُس یہِ اَنپَڑھ چھِ آسان أمِس چھِ نہٕ آسان ماحولَس منٛز ریٚسپٮ۪کٹہٕ کیٚنٛہہ بیٚیہِ أمِس خٲطرٕ چھِ اَکُے جاب سُہ گوٚو موٚزوٗرۍ موٚزوٗرۍ معنے یہِ چھُ لیبَر تہٕ یُس یہِ وۅنۍ ایجوٗکیٹِڈ پیٖپُل چھِ آسان أمِس چھِ أمِس چھِ نہٕ تیٖژ ڈِفِکَلٹی فیس پٮ۪وان کَرٕنۍ کیٚنٛہہ أمِس آسہِ کانٛہہ فارَم بَرُن یہِ چھِ بَران پانَے أمِس آسہِ کیٚنٛہہ چیک لیٚکھٕنۍ یہِ تہِ چھُ لیٚکھان پانَے تہٕ أمِس آسہِ ایٚکاوُنٛٹ کھُلاوُن یہِ تہِ چھِ پانَے لیٚکھان یُس وۅنۍ اَن ایٚجوٗکیٹِڈ پیٖپُل چھُ آسان تہٕ أمِس چھِ پٮ۪وان أمِس اگر چیک آسہِ لیٚکھٕنۍ یہِ چھِ لیٚکھٕناوان بیٚیِس اَتھِ اگر أمِس کانٛہہ فارَم آسہِ بَرُن یہِ چھُ وَنان بیٚیہِ کٲنٛسہِ اگر أمِس ایٚکاوُنٛٹ آسہِ کھولُن یہِ چھُ کھولان یہِ چھُ کٲنٛسہِ بیٚیہِ وَنان یہِ چھِ کٲنٛسہِ بیٚیِس وَنان تہٕ یُس یہِ ایٚجوٗکیٹِڈ پیٖپُل چھِ آسان أمِس چھِ آسان أمِس چھِ آسان اَکھ سُہ أمِس چھِ آسان پَے ماحول اَز کٮُ۪تھ ماحول چھُ اَز کِتھٕ پٲٹھۍ گژھِ اَز کِتھٕ پٲٹھۍ تھاوَو أسۍ پَنُن یہِ بِزنِس مینٹین کٔرِتھ تہٕ یُس یہِ اَن ایٚجوٗکیٹِڈ پیٖپُل چھُ آسان اَگَر یہِ کھولہِ تہِ بِزنِس أمِس چھِ نہٕ پَے آسان کیٚنٛہہ أمِس چھُ آسان پَتہٕ أمِس گژھِ پَتہٕ وارٕ وارٕ ایٚکٕسپیٖریَنٕس مگر أمِس چھُ نہٕ گۄڈٕ گۄڈٕ پَے آسان کیٚنٛہہ أسۍ کِتھٕ پٲٹھۍ چَلاوہون یہِ پَنُن بِزنِس کِتھٕ پٲٹھۍ کَرو مگر یُس یہِ ایٚجوٗکیٹِڈ پیٖپُل چھُ آسان أمِس چھُ پَے گۄڈٕنٮ۪تھٕے آسان أمِس مایِنٛڈ سیٚٹ آسان گۄڈنٮ۪تھٕے تھوٚومُت أمِس چھِ آسان گۄڈنٮ۪تھٕے پُلان کوٚرمُت بہٕ کِتھٕ پٲٹھۍ چَلاوَن پَنُن بِزنِس کِتھٕ پٲٹھۍ کَرٕ کِتھٕ پٲٹھۍ لوٗکھ کَرکھ اَٹریکٹہٕ بہٕ چھُس یُس یہِ اَنپڑھ چھُ آسان یہِ چھُ نہٕ ہٮ۪کان لوٗکَن اَٹریٚکٹہٕ کٔرِتھ کیٚنٛہہ أمِس چھِ نہٕ حظ أمِس چھِ نہٕ آسان ایٚجوٗکیشَن کیٚنٛہہ اگرے ایٚجوٗکیشَن کَرِ حٲصِل أمِس تہِ بَنہِ تِتھُے مایِنٛڈ سیٚٹ